اَسلامُ عَلیکُم تُہۍ چھِوٕ اعجاز احمد اَسہِ اوس سوٗٹ اکھ اوس ہیوٚن مگر جلدی گژھِ تیار آسُن ہَفتہٕ ہَفتہٕ گَژھِ لیٹ چَلو وۄنۍ کٔرۍزیوس جلدی پَہم یوٗتاہ باسیو جلدی تیوٗتاہ سُوِو کِتھ کٔنۍ نال نال تھٲیزوس ٹھیٖک بیٚیہِ سوٗزیوس شَلوار پٔٹہِ یالہ بیٚیہِ نٔرۍ ؤرۍ بَنٲیزیوس برابر نَماز گژھیو ہیکن پٔرِتھ آ اوکے سوٗزیو بیٚیہِ سوٗزیو میٚجرمینٹ چھُ آلریڑی تُہٕنٛدِس دُکانس پیٹھ نہ تھوڑا ٹھیٖک نارمَل یُس تۄہہِ میجرمینٹ آلریڑی مےٚ دیُتمُت چھُ آ نال بَنٲیزیوس گول

اگر باسیو ترٛٲیزیوس کَپُرُ کَپُرُ کَپرس حِساب کَپرٕ حِساب ترٲیزیوس وۄنۍ یہِ ٹھیٖک باسیو اِلاسٹِکٕے تھٲیوٗس نہ ساس چھُ زِیادٕ بہٕ چھَس آلریڈی بہٕ چھَس آلریڑی دِوان پانٛژھ ژور ساڑٕ ژور پانٛژھ چھَس بہٕ دِوان نہ نہ ییٖژاہ چھَنہٕ ییٖژاہ ما چھِ مارکیٹ ریٹ ما چھِ ییٖژاہ نہ نہ نہ مارکیٚٹ ریٹ ییٖژاہ کِہیٖنۍ تُہۍ کٔرِو مہربٲنی تُہ کٔرِو ریٹ چَک ساڑ ژور پانٛژھ چھَس بہٕ دِوان تۄہہِ دِمو شےٚ چَلو ٹھیٖک چھُ مگر صاف تھٲیزیو تیار اتھ گَژھِ نہٕ آسُن کہیٖنۍ مِسپلیس سُوِتھ گَژھِ ٹھیک آسُن بیٚیہِ ٹایم گَژھِ آسُن فِٹ مےٚ اوس ضوٚرَتھ مےٚ اوس ضوٚرَتھ یہِ زٕ ژور دۄہ پَتہٕ نہ پٕنژٕ تھٲیزو تیار پٕنژٕ کٔرۍزیو کوٗشِش

چھا ٹھیٖک نہ بیٚیہِ اوس مےٚ بیاکھ سوٗٹ اکھ سُہ اوسوٕ تۄہی بَنومُت تَتھ چھِ مےٚ تھوڑا پرابلِم سُہ سوزو بہٕ تیٚلہِ صُبحس اوٗرۍ سُہ چھُ گوٚمُت تھوڑا ٹایِٹ پہم شَلوار چھُ تَتھ ٹھیٖک کرُن

نہ نہ نہ نٔرۍ چھِ تَتھ ٹھیٖک نٔرۍ چھِ تَتھ ٹھیٖک صُبحَس وَنو بہٕ توہہِ پَتہٕ تٔتی میجرمینٹ دِنہِ بیٚیہِ کیٛاہ چھُ تَتھ کرُن چَلو ٹھیٖک چھُ تیٚلہ مہ آسہِ مے ما آسہِ گٔمٕژ غلطی چَلو اَدٕ کیٛاہ شُکریہ اَسلامُ